یُس حظ اَسہِ اوترٕ یہِ بوروسِل سٮ۪ٹ اوس اوٚنمُت یہِ حظ اوس نہٕ تیوٗتاہ اَصٕل کِہینۍ نہٕ کیازِکہ یُس اَسہِ یہِ حظ اوس درٛوگ واریاہ اَتھ درٛاو نہٕ کِہینۍ تہِ بَچَس حظ اوس اَتھ منٛز تھایے اَسہِ یِتھ پٲٹھۍ برٛٮ۪ڈ وٮ۪ڈ کٮ۪تھانۍ تہٕ بَچہِ آو تیٚمۍ ہیوٚت کَڑُن اَتھ آو سُہ پَلیٹٕے ؤسِتھ اَکھتُے دوٚد تٔمِس اَتھٕ یہِ حظ اوس واریاہ خراب اَکھ دیُٚت تٔمۍ دروٛگ یوٗتاہ پَتہٕ چھے کَسٹمَرَس سۭتۍ یوٗتاہ غلط ویوار کَران تِکیازِ یِمَن چھِ پاے کہ سون ماکیٹ ریٹ چھِ ڈاوُن گژھان اَمہِ سۭتۍ اَمہِ سۭتۍ چھُنہٕ یِمَن کِہینۍ مِلان اگرَے یِم کَران چھُ یوٗتاہ زیادٕ موٚکُر کاروبار اَمہِ سۭتۍ چھِ یِمنٕے نۄقصان گژھان وۄنۍ چھٮ۪س گُزٲرِش کَران زِ آیِںدٕ گژھِ نہٕ یُتھ پرٛوڈَکٹ یُن مارکیٹَس منٛز کِہینۍ تِکیازِ اَمہِ سۭتۍ چھُ گَرٕ وٲلِس نۄقصان أمِس دُکاندارَس تہِ نۄقصان گژھان اگر یوٗتاہ اِنسان صاف چیٖز چھُ تھاوان تیوٗتاہ چھُ تَتٮ۪ن گَژھان حد کھۄتہٕ زیادٕ اگرَے یِم تھَوَن صاف چیٖز أسۍ تہِ گژھو بار بار پرٛوڈَکٹ گژھِ صاف آسُن اِنسانَس چھُ دِل شِہلِتھ روزان نَہ سا ٹھیٖک چیٖز اوٚن